مےٚ حظ اوس کوٚرمُت بوروسِل سیٚٹ آرڈر اوس اَسہِ اوٚترٕ اوٚنمت سُہ حظ اوس واریاہ اَصٕل یُس اَسہِ اَمہِ برونٛہہ اوس اوٚنمُت سُہ حظ اوس واریاہ خراب سُہ اوس درٛوگ تہِ واریاہ پَتہٕ ٲسۍ مےٚ سٲری پنٕنۍ یِم فرینٛڈ سرکٕل وَنان کہِ یُس ژےٚ بوروسِل چھُتھ اوٚنمُت یہِ چھُ واریاہ زیادٕ اَصٕل کَمپٔنی ہُنٛد أسۍ چھِ شُکُر گُزار یِتھین کَمپٔنِٮ۪ن ہُنٛد زِ تِم چھِ صاف چیٖز مارکیٹس منٛز تھاوان اَمہِ سۭتۍ چھےٚ مارکیٹ ریٹ تہِ اِصٕل روزان کَسٹمرَن تہِ چھُ دِل مُطمین آسان زِ یہِ چھُ نہٕ خراب چیٖز کِہینۍ ییٚمِس دُکان دارس نِش أسۍ گژھان چھِ أسۍ چھِ تٔمۍ سی نِش تُلان کراکری تِکیازِ مےٚ اوس بوروسل سۭتۍ تہِ تُلمُت تٔمۍ سی نِش تٔمۍ اوس سُہ مےٚ واریاہ اَصٕل صاف کَمپٔنی ہُنٛد تھوومُت درٛوگ تہِ اوس سُہ اَلبتہ مَگر صاف تہِ اوس سُہ صحیح اَمہِ برۄنٛہہ تہِ اوس اَسہِ اوٚنمُت مَگر تَتھ درٛاو نہٕ کِہینۍ تہِ أسۍ چھِ شُکُر گُزار یتھٮ۪ن کَمپٔنٮ۪ن ہُند زِتِم چھِ اَصٕل بروڈکٹ یَتھ مارکیٹس منٛز اَنان اَگر درٛوگ تہِ چھُ آسان سُہ تہِ چھُ نہٕ باسان کِہینۍ وقتَس پٮ۪ٹھ تِکیازِ تَتھ چھُ آسان میٹیٖریَل صاف واریاہ تٔمۍ باپَتھ چھِ أسۍ واریاہ زیادٕ شُکُر گُزار یِتھٮ۪ن زیادٕ کَمپنٮ۪ن ہُنٛد یِتھٮ۪ن زیادٕ اِنسانن ہُنٛد یِمن کہِ آسان چھُ احساس زِ یِم چھٕ پونٛسہٕ کَڑان پَنٕنہِ چنٛدٕ منٛز یِمن گژھِ نہٕ یِمن سۭتۍ گژھِ نہٕ نااِنصٲفی گژھِنۍ بِالکُل تہِ کِہینۍ نہٕ أسۍ چھِ واریاہ شُکُر گُزار تِتھٮ۪ن کَمپنٮ۪ن ہِندۍ زِ تِم چھِ یِتیہ اَصٕل چیٖز بَناوان اَنان مَارکیٹس منٛز زِ کَسٹمر تہِ گژھِ روزُن خۄش تہٕ گرٕ وول تہِ گژھِ روزُن خۄش سون دُکان تہِ گژھِ روزُن خۄش تہٕ خۄش حال